یِم ہسا یِم یِم بٔڑۍ یِم ایجِڈ یِم چھِ آسان اَصلی ایج منٛزٕکۍ یِم موہی یِم چھِ آسان موہنی یا یُس تِم چھی آسان بیٹ بال گِنٛدَن بیٹ بال چھُ یِمَن آسان اَکھ پَسنٛدُک اَکھ یہِ کھے گیم یہِ گِنٛدُن تِم چھی زیادٕ پہمَتھ یِم بزرٕگ چھِ تِم چھِ گَنٛدان بیٹ بال گِنٛدان تِم میچ کَران یِتھَے کَنۍ پانہٕ ؤنۍ کُنہِ ٹیٖمَس سۭتۍ تہٕ تہٕ کران گژھان بیٹ بال گِنٛدنہِ یا کُنہِ جایہِ آسہِ گرٛو پَتہٕ آسان بیٚکۍ گامہٕ چہِ سٕنٛدۍ اَکھ أکِس سۭتۍ تھاوان میچ تہٕ گژھان چھِنہٕ أکِس جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ خٲطرٕ گیم گِنٛدنہِ یِتھَے کَنۍ چھِ تِم بَغٲر چھِ زیادٕ پانَس چھِ تِم بیٹ بالٕے گِنٛدان یا والی بال گِنٛدَن تِم والی بال یُس چھِ سُہ تہِ گِنٛدان چھِ تِم گِنٛدان سُہ چھِ تِم پَسنٛد کَران گِنٛدُن لفظہِ یہِ اگر یہِ ییٚتِچ کَتھ کَرو ییٚتہِ چھِو زیادٕ پَہمَژ بیٹ بال گژھان زیادٕ گِنٛدان بیٹ بال گہ اگر یِم مطلب اَکھ لَکچارَس اگر یِم واریاہ کیٚنٛہہ گِنٛدان چھِ یِم مگر یہِ بٔڑِتھ چھِ یِم زیادٕ پَہمَتھ گِنٛدان سُہ گوٚو یِمَن بیٹ بال سُہ چھُ یِمَن زیادٕ پَسنٛد یا کُنہِ ساتہٕ آسٮ۪کھ چھُٹی یا فرٛی کُنہِ ساتہٕ آسٮ۪کھ یہِ آسَو بِہِتھ آسان مۄکُل آسان تہٕ تَمہِ ساتہٕ چھِ نٕم لاگان سُہ بیٹ بال گِنٛدِنۍ سُہ چھُ زیادٕ تَر یِمَن منٛز فیورِٹ روزان پَسنٛد آسان زیادٕ بیٹ بال